اکھ نو زٕ ساس پانٛژھ ژوٚوُہ دَہ زٕ ساس شیٚے سَتھ دَہ زٕ ساس سَتھ ٲٹھ باہ زٕ ساس ٲٹھ باہ دَہ زٕ ساس نو کاہ اکھ زٕ ساس دَہ